اَگر بہٕ کَتھ کَرٕ ہال ہالَے پیش آمژٕ کُنہِ خاص نِیٚوز یا واقعہٕچ تَتھ منٛز چھِ مےٚ گِۄڈٕنیٚتھٕے زِہنَس منٛز یِوان ہال ہالَے وُجُود آمتِس ہنٛدوستان کِس أکِس نٔیِس پروجَکٹَس پٮ۪ٹھ ناو آو تھاونہٕ سولَر سایٚکِلِنٛگ پروجَکٹ یعنِی آفتابَس پؠٹھ چَلن وُول سایٚکِلِنٛگ پرُوجَکٹ یُس ہیدراآبادَس اَنٛدر وُجُودَس منٛز آو تہٕ یَتھ ناو آو تھاونہٕ ہیٚلٕتھ وِے یعنی صِحتٕچ وَتھ یعنی یَتھ منٛز سایٚکَلَن چلاوَن والؠن ہٕنٛدؠن شُوقِیٖنَن خُۄش آمدِیٖد آو کَرنہٕ سُہ یَتھ منٛز

تُروُہ کِلُو مِیٹَر اَکھ زِیُوٗٹھ سایٚکَل چلاونٕچ وَتھ آسہِ یَتھ منٛز پِنٛک لایِن تہٕ بِلِیُو لایِن آسہِ زٕ ٹریک تہٕ پِنٛک لایِن آسہِ ٲٹھ پوٚیِنٛٹ پانٛژھ کِلُو مِیٹَر تہٕ بِلِیُو لَایِن آسہِ تُرواہ پویِنٛٹ پانٛژھ کِلُو مِیٹَر تہٕ یِمہِ سۭتۍ سایٚکَل چَلاوَں والؠن سہولِیَت گَژِھ تہٕ امہِ سۭتۍ واتہِ صِحتَس تہِ اَصٕل اَثر تہٕ ماحول تہِ رُوزِ صاف تہٕ بیٚیہِ اَتھ منٛز گَژِھ افتابٕچ روشنِی ہٕنٛز ایٚنَرجِی یوز تہٕ یِمہِ سۭتۍ ماحولَس پؠٹھ تہِ اَصٕل اَثر پیٚیہِ تہٕ مِیٛانہِ خٲطرٕ ٲس یہِ واریاہ اِنٹَرسٹِنٛگ واریاہ دِلچَسپ تہٕ واریاہ خُۄشِی ہٕنٛز اَکھ نِیٚوز تہٕ واقعہ تہِ